آ یہِ چھِ بلکل حقیٖقت کہِ کٔشیٖرِکٮ۪ن مختلف سکوٗلَن منٛز چھِ گژھان واریاہ زیادٕ اٮ۪کٹوِٹیٖز یعنے یِم کیٛاہ وَنان أسۍ پرٛوگرام گژھان تہٕ مگر اگر أسۍ میٛانہِ سکوٗلٕچ کَتھ کَرو تہٕ تَتھ منٛز ٲسۍ آسان بلکل کَم یِم اٮ۪کٹٕوِٹیٖز کیٛازِکہِ کٔشیٖرِ منٛز چھِ واریاہ یِم سکوٗل یِم گورمٮ۪نٛٹ سکوٗل یا یِم سمی پرٛایویٹ سکوٗل یِمَن منٛز یہِ واریاہ کَم چھِ یا واریاہ یِمو زیادٕ کوٗشِش نہٕ اَتھ کُن کَران کینٛہہ اَتھ منٛز یِوان نہٕ اٮ۪کٹٕوِٹیٖز دِنہٕ مگر یِمو اَسہِ واریاہ کَم اٮ۪کٹِوِٹیٖز چھِ کٔرمٕژ تِمو منٛز چھِ مےٚ اَکھ یاد زِ اَکہِ دۄہ ٲس اَسہِ رول اَکھ أسۍ ٲسۍ کَران سارنٕے ڈِفرَنٛٹ ییٚمۍ سٕنٛدۍ مختلف یِمَن شُرٮ۪ن چوٗز کہِ کُس کیٛاہ رول کَرِ تہٕ کُس کیٛاہ کَرِ تہٕ کیٛازِکہِ بہٕ اوسُس واریاہ کَم یِمَن چیٖزَن منٛز بیٚیہِ اوسُس بہٕ تھوڑا کھوژان ہیوٗ لۄکچار یِم چیٖز کرنَس منٛز تہٕ اِسی لیے اَکہِ دۄہ پِرٛژھُکھ مےٚ یہِ کَرنہٕ خٲطرٕ اَکہِ دۄہ آے مےٚ نِش تہٕ مےٚ دوٚپُکھ ژےٚ چھی یِتھ پٲٹھۍ رول کَرُن مےٚ دوٚپُکھ کہِ ژےٚ چھی کَرُن یہِ ژےٚ چھی بَنُن ہُہ یوٗسُف چک تہٕ بہٕ گوس واریاہ خۄ مگر بہٕ گوس نہٕ خۄش کینٛہہ تہٕ سُہ ٲس واریاہ زبردَس یہِ میٛانہِ خٲطرٕ مگر بہٕ گوٚوُس کیٛازِکہِ سُہ اوس واریاہ اَصٕل رول مگر پوٚتُس ییٚلہِ بہٕ وارٕ وارٕ ییٚلہِ زٕ ترٛےٚ دۄہ گٔے مےٚ گوٚو احساس کہِ بہٕ اوسُس نہٕ محمد یوٗسُف چک کینٛہہ بہٕ اوسُس تٔمۍ سُنٛد غلام کینٛہہ کال بعد تہٕ اِس یِمَے چھِ میون اَکھ خاص واقعہ کہِ یِتھ پٲٹھۍ اوس بیٚیہِ اگر أسۍ سپوٹٕس یعنے کھیلَن ہُنٛد وَنو سٲنِس سکوٗلَس منٛز اوس سُہ تہِ کَم تہٕ اَکہِ لَٹہِ چھِ مےٚ یاد کہِ اَسہِ اوس کِرٛکٮ۪ٹ گِنٛدُن تہٕ أسۍ مےٚ تہِ کوٚر تَتھ منٛز پاٹِسِپیٹ یہِ وَنہِ ییٚلہِ أسۍ کِرٛکٮ۪ٹ گِنٛدنہِ گوٚو سُہ گوٚو سُہ حظ گوٚو کٮ۪نسَل سون کِرٛکٮ۪ٹ تہٕ تمہِ دۄہ تہِ روٗد پَتہٕ سُہ کیٛاہ سُہ تہِ تَمہٕے تہٕ بیٚیہِ چھِنہٕ یِتھ پٲٹھۍ مےٚ مےٚ خاص کانٛہہ یِتھ پٲٹھۍ واقعہ پٮ۪وان یاد کینٛہہ